سَلا معلیکُم یَن پٮ۪ٹھ حظ یہِ پَہ بہٕ حظ چھَس بانڈی پوٗرا روزان یَن پٮ۪ٹھ حظٕے پاور آو تَنہٕ تَنہٕ پٮ۪ٹھ حظ کوٚر سٮ۪ٹھاہ آرام مگر آرام تہِ حظ چھُ ڈینجَر تہِ چھُ مگر آز حظ چھِ آز حظ چھِ تِم پٕل تیٚلۍ حظ ٲسۍ تِم پٕلَگ یِمَن منز حظ بَجہِ اوٚنٛگجہِ ٲسی تاران تِم حظ ٲس لٔگِتھ ہٮ۪کان آز حظ چھِ سۄ فِٹِنٛگ آمہٕ سُہ شِشٹم آمُت اگر حظ بَچہِ اوٚنٛگج تہِ تَتھ لاگہِ سُہ نہٕ حظ ہیٚکہِ نہٕ لٔگِتھ سُہ نہٕ حظ ہیٚکہِ نہٕ لٔگِتھ نَہ ہیٚکٮ۪س گہٕ گرٛین دِتھ آز حظ چھِ واشنٛگ مِشیٖن تَتھ منٛز حظ چھِ پَلو تھاوان ترٲیِتھ مگر خطرات نَہ حظ چھِنہٕ کِہیٖنۍ خطرات نَہ حظ چھِنہٕ کِہیٖنۍ پاور حظ مِشیٖنہِ منٛز حظ چھِ پَلو آسان ترٲیِتھ یورٕ حظ چھِ اِنسان باقٕے کٲم کَران آز حظ چھِ آز حظ چھِ ہیٖٹرو بَدل اِنڈَکشَن اِنڈَکشَن آمٕتۍ تَتھ نَہ حظ چھِنہٕ تَتھ نَہ حظ چھُنہٕ کیٚنٛہہ ڈینجر وینجر آسان تَتھ پٮ۪ٹھ حظ چھِ دٔستی چاے بَتہٕ گَژھان تیار بیٚیہِ حظ ٲسۍ برٛۄنٛہہ ہہِ بیٚیہِ حظ ٲسۍ چھِ ہیٖٹر لۄپن لاگان کَتریوٗ ہیٖٹر لۄپن چھِ لاگان ییٚمِس نَہ حظ رۄپِیَن دَہَن ہُنٛد طاقت آسہِ سُہ حظ چھُ میٚژ اَنان سُہ حظ چھِ ٲڈراوان سُہ حظ چھُ میٚژیوٗ لۄپن لاگان بیٚیہِ حظ چھِ آز کَران کٲم تیٚلہِ حظ آسہٕ مَچہِ زٕ لنٛجہِ دِوان پَتہٕ حظ ٲسِس أرٕتھ کَران پَتہٕ حظ اوس یہِ اِنسان گَرَس منٛز آسان دَپان اوس یہِ مٔٹھ ما دی گرٛین یہِ بہٕ ما لَگہٕ مَچہِ آز نَہ حظ چھُ آز نَہ حظ چھُنہٕ کُنیُک کُنیُک ڈینجر آسان آز حظ چھِ گی گیٖزَر یِوان آز سُہ شِشٹَم آسان یَتھ نہٕ اِنسان لٔگِتھ چھُ ہٮ۪کان بیٚیہِ حظ چھِ آز حظ چھِ سۄ کُنٛدۍ درٛامہٕ یۄس حظ پَلون چھِ پرٛٮ۪س کَران سۄ حظ چھِ آٹکمیٖٹِک آسان سۄ حظ چھِ پانَے کَران کٲم پانَے تہِ چہ چَلان پانَے تہِ بنٛد گَژھان آز نَہ حظ چھُنہٕ آز نَہ حظ چھُنہٕ کانٛہہ خطرٕ باسان پرٛانہِ کالہٕ حظ اوسمُت چھُ واریاہ خطرٕ باسان واریاہ لُکھ چھِ بَیلَرَن ٲسۍمٕتۍ لَگان آز نَہ حظ چھِنہٕ بَیلَرَن مَچن ہِنٛز کِہیٖنۍ آز نَہ حظ چھَنہٕ بَیلَر مَچہِ کِہیٖنۍ آسان آز حظ چھِ تَمام کِچنَن منٛز تہِ گیٖزَر آسان باتھروٗمَن منٛز تہِ گیٖزَر آسان آز نَہ حظ چھُنہٕ کانٛہہ ڈینجر باسان آز حظ چھِ کَران کٲم آز حظ چھِ بٕلاوَر لاگان تِمن حظ چھِ لۄکٕٹۍ ٲس آسان تِمن منٛز نہٕ حظ چھِنہٕ بَچہِ ہٮ۪کان بَچہِ ہٮ۪کان اوٚنٛگٕج ووٚگٕج تٲرِتھ کِہیٖنۍ تِمَن نَہ حظ چھُنہٕ کانٛہہ خطرات باسان تیٚلہِ حظ اوس بُلاوَر آسان تِمَن حظ اوس بوٚڑ ٲس آسان تِمَن منٛز اگر حظ بَچہِ اوٚنٛگٕج تارہَن تِمَن حظ اوس آسان خطرٕ باسان آز نَہ حظ چھِنہٕ سُہ خطرات کِہیٖنۍ آز نَہ حظ چھِنہٕ سُہ ڈینجر کِہیٖنۍ پاو لاگنُک کَرنُک تیٚلہِ حظ تیٚلہِ حظ ٲسۍ اگر حظ بے خبری منٛز نَلکَس اَتھٕ لاگان آسہو تیٚلہِ حظ ٲس بَیلَر أرٕتھ دِوان آز نَہ حظ چھُنہٕ آز حظ چھُ گیٖزَر آسان سُہ حظ چھُ آٹَکمیٖٹِک سُہ حظ چھُ پانَے تہِ بنٛد گَژھان پانَے تہِ یَلہٕ گَژھان سُہ حظ چھُ تُرُن تُرُن آب تَتھ پانَے رَلاوان تیٚلہِ حظ ٲسۍ نۄشَن کورٮ۪ن مَچن پٮ۪وان نَٹیو سۭتۍ آب ترٛاوُن آز نَہ حظ چھِنہٕ سُہ شِشٹَم کِہیٖنۍ آز حظ چھُ اَصٕل اَصٕل آمُت آز نَہ حظ چھُنہٕ سُہ شِشٹم کِہیٖنۍ آز حظ چھُ مٔٹ آز حظ چھُ مِکسَر پانَے آب رَلاوان تُرُن تہٕ وُشُن آز حظ چھُ گیٖزَر پانَے بنٛد گَژھان آز نَہ حظ چھِنہٕ اگر حظ نَلکَس اَتھ تہِ لاگو آز نَہ حظ چھُنہٕ کانٛہہ خطرات گرٛین گرٛین دِنُک دی نہٕ کِہیٖنۍ آز خطرات چھُنہٕ کِہیٖنۍ مگر تیٚلہِ حظ ٲسۍمٕتۍ چھِ واریاہ پاورَس لَگان واریاہ بُزرٕگ بُزرٕگ سانہِ ماجہِ بیٚنہِ تِمَن تہِ حظ چھُ اوسمُت نَلکہٕ گرٛین دِوان اگر حظ سیٖمٹہٕ پٮ۪ٹھ کھۄر نَوٲری پکہو سُہ حظ اوس نلکہٕ گرٛین دِوان آز نَہ حظ چھُنہٕ سُہ ڈینجر آسان